کینٛہہ ٹَکنالجی یِم وٕنکٮ۪س کٔشیٖرِ منٛز چھِ یہ کینٛہہ کَمپٔنیٖز یِم وٕنکٮ۪س پروٚوَایِڈ چھِ سٔروِس کَران کٔشیٖرِ منٛز اگر أسۍ وٕچھو تیٖژہ کَمپٔنیٖز چھَنہٕ کینٛہہ لوٚکٔلیٖز چھِ کینٛہہ کَمپٔنیٖز یِم گیس سٔروِس چھِ اَسہِ پروٚوَایِڈ کَران یا اگر أسۍ وُچھو تَتھ منٛز چھُ یِوان فرٛوٗٹس چھِ یِوان تَتھ منٛز یا اگرَے وُچھو أسۍ تہٕ کینٛہہ ٹوٗرِزٕم وُچھو أسۍ یُس ٹوٗرِزٕم چھُ سانہِ کٔشیٖرِ منٛز سُہ چھُ واریاہ سٔروِس پروٚوَایِڈ اَسہِ اَصٕل کَران یا اِنٹَرنٮ۪ٹ باقٕے چیٖز یِم چھِ ہَر کُنہِ جاے آسان دٔستیاب سوٚشَل میٖڈیا ہچ تہِ اگر أسۍ کَتھ کَرو یا مارکیٹِنٛگ ہِنٛز کَنسَلٹنٹ کَنسَلٹِنٛگ کَنسَلٹِنٛگ یۄس چھِ سۄ چھِ واریاہ اَصٕل سٔروِس یِوان کٔشیٖرِ منٛز وٕنکٮ۪س دِنہٕ باقٕے یِم چیٖز چھِ کَمپٔنیٖز تِم چھَنہٕ اَسہِ وٕنکٮ۪س تیٖژہ اٮ۪وَلیبٕل وٕنکٮ۪س یَتھ منٛز سانہِ کٔشیٖرِ منٛز کینٛہہ آ مگر سٔروِسٕز یِم چھِ وٕنکٮ۪س تِم چھِ اَسہِ وٕنکٮ۪س برپوٗر اَصٕل پٲٹھۍ یِوان دٔستیاب کَرنہٕ چاہے سُہ اِنٹرنٮ۪ٹ چھُ چاہے سوٚشَل میٖڈیا چاہے باقٕے آیی ٹی کَمپٔنیٖز چھِ تِم چھِ وٕنکٮ۪س موجوٗد تِم سٔروِسٕز سانہِ کٔشیٖرِ منٛز